میٛانہِ واریاہ سٕٹرَنٛگتھٕ یِم مےٚ چھِ تہٕ بیٚیہِ یِم ویٖکنٮ۪س چھِ تِم کَرٕ بہٕ بیان گۄڈٕ نیُکُے چیٖز چھُ مےٚ بہٕ چھُس تھوڑا سٕٹرٛانٛگ خۄدایَس کُن چھُ شُکُر تہٕ بہٕ چھُس نہٕ جلدی ٹٮ۪مپَر لوٗز کَران کِہیٖنۍ دوٚیِم چیٖز یۄس مےٚ پانَس منٛز سٕٹرَنٛگٕتھ اَکھ چھِ باسان مےٚ منٛز چھُ پیشنٕس صبٕر دیُتمُت خۄدایَن ترٛیٚیِم چیٖز اَگر بہٕ وٕچھٕ یعنی کہِ اَکھ سٕٹرَنٛگٕتھ یۄس مےٚ منٛز چھِ بہٕ چھُس کَران کٲم یعنی کہِ بہٕ چھُس پازِٹِو مایِنٛڈ بہٕ چھُس سونٛچان پازٹِو یعنی کہِ اَگر کانٛہہ چیٖز گژھِ تہِ مےٚ خلاف تہٕ مگر بہٕ زانہٕ سُہ نَگیٹِو سونٛچُن بہٕ چھُس سونٛچان تَتھ رِلیٹٕڈ پازِٹِو پازٹِو اِن دَ سٮ۪نٕس مطلب بہٕ چھُس پازٹِو اٮ۪نگلہٕ سونٛچان حالانٛکہِ اَگر ژٕ مےٚ مےٚ متعلِق غلط تہِ آسہِ گوٚمُت کیٛازکہِ یہِ چیٖز اَسہِ سہِ گژھان سُہ چھُ آسان خۄداے سٕنٛدِ طرفہٕ امہِ باوجوٗد اَگر أسۍ وٕچھان چھِ یعنی کہِ بیٚیہِ کیٚنٛہہ یعنی کہِ سٕٹرَنٛگٕتھ یۄس مےٚ باسان چھِ سُہ گٔے کٲم یعنی کہِ سُہ چھُ اَسہِ باسان یہِ اوس مےٚ سٕٹرَنٛگٕتھ چھِ پانَس منٛز باسان سُہ چھُ مےٚ یِہوٚے یعنی کہِ بہٕ چھُس یعنی کہِ کَنٹینِٹی تھاوان کانٛہہ چیٖز اَگر مےٚ کَرُن آسہِ بہٕ روزٕ سُہ کنٹیوٗنٮ۪سلی کَران بہٕ کَرٕ نہٕ جلدی سہٕ ترٛاوَن نہٕ یِتھَے کٔنی کِہیٖنۍ یعنی کہِ بہٕ روزٕ سُہ کَنٹِنیوٗ کَران سُہ کٲم یعنی کہِ سُہ کَرٕ ترٛاو نہٕ بہٕ یِتھَے کٔنۍ یَلہٕ کِہیٖنۍ بیٚیہِ اَگر بہٕ بہٕ بیٛاکھ اَکھ یۄس مےٚ سٕٹرَنٛگٕتھ چھِ باسان پانَس منٛز سۄ گٔے یعنی کہِ بہٕ چھُس نہٕ یعنی کہِ جَلدی ہار مانان کِہیٖنۍ بہٕ چھُس تھاوان روزان چھُس بہٕ کَنٹِنیوٗ تَتھ سۭتۍ ہار چھُس نہٕ بہٕ مانان کُنہِ تہِ چیٖزَس منٛز کِہیٖنۍ یعنی کہِ اَگر بہٕ فیل تہِ گژھٕ بہٕ چھُس دَپان نَہ نَہ بیٚکہِ ساتہٕ کَرَن بہٕ یہِ یِتھَے کٔنۍ چھُ مےٚ یعنی کہِ ایٖزلی چھُس نہٕ بہٕ مانان ہار کِہیٖنۍ تہٕ یِم چیٖز چھِ مےٚ باسان پانَس منٛز چھِ مےٚ یِم سٕٹرَنٛگٕتھ امہِ موٗجوٗب تاکہِ تاکہِ بہٕ چھُس ہٮ۪کان وقتَس سۭتۍ آیہِ پٲٹھۍ لٔڑِتھ اُمو چیٖزو سۭتۍ تہٕ پَتہٕ چھُس بہ ہٮ۪کان کٔرِتھ کٲم آیہِ پٲٹھۍ یعنی کہِ چی آرام سان چھُس بہٕ کانٛہہ تہِ کٲم ہٮ۪کان کٔرِتھ بیٚیہِ اَگر أسۍ وٕچھان چھِ یعنی کہِ یِم مےٚ سٕٹرَنٛگتھٕ چھِ لایفہِ منٛز تَتھ منٛز چھِ اَسہِ یِوان یعنی کہِ سُہ چھُ یعنی کہِ ہٮ۪کو أسۍ ؤنِتھ پیشنٕس تہٕ ووٚن مےٚ مےٚ ؤنۍ یعنی کہِ کَنٹیوٗنیوٗٹی تہِ ؤنۍ مےٚ بہٕ چھُس نہٕ ایٖزلی ہار مانان کِہیٖنۍ ویٖکنٮ۪س یِمو مےٚ باسان چھُ سُہ چھُ مےٚ باسان پانَس منٛز ویٖکنٮ۪س یعنی کہِ تھوڑا چھُ مےٚ پانَس منٛز یِہَے ویٖکنٮ۪س باسان یہِ تھوڑا چھُس بہٕ یعنی کہِ تَتھ کیٛاہ چھِ أسۍ وَنان تھوڑا چھُ اَوَر تھِنکِنٛگ کَران بہٕ اوٚوَر تھِنکِنٛگ چھُس بہٕ زیادٕ کَران بہٕ چھُس زیادٕ کُنہِ چیٖزَس پٮ۪ٹھ زیادٕ سونٛچان یعنی کہِ تیوٗتاہ اوس نہٕ سونٛچُن تَتھ پٮ۪ٹھ کِہیٖنۍ یوٗتاہ بہٕ تَتھ پٮ۪ٹھ سونٛچان چھُس امہِ سۭتی چھِ گژھان کٲم تھوڑا چھُس بہٕ پَتہٕ تھوڑا واریاہ اطہاتَس پٮ۪ٹھ کُنۍ تہِ چیٖزَس رِلیٹٕڈ سونٛچان

یہِ چھِ مےٚ ساروی کھۄتہٕ بٔڑ پانَس منٛز ویٖکنٮ۪س تہٕ بیٚیہِ چھِ مےٚ ویٖکنٮ۪س اَکھ یہِ تہٕ صُبحٲے چھُس بہٕ لیٹ تہِ وۄتھان تہٕ یہِ چھُ مےٚ اَکھ ویٖکنٮ۪س پانَس منٛز بیٚیہِ چھُ مےٚ ویٖکنٮ۪س اَگر بہٕ وٕچھٕ پانَس منٛز چھُ مےٚ ویٖکنٮ۪س بیٚیہِ یِہوے کُنہِ تہِ چیٖزَس پٮ۪ٹھ چھُس بہٕ مطلب بِلا جِجکھ چھُس بہٕ کٲم لاگان کَرٕنۍ سُہ تہِ چھُ اَکھ ویٖکنٮ۪سٕے کیٛازِ یہِ گۄڈٕ گژھِ وٕچھُن کیٛاہ چھُ کیٛاہ نہٕ چھُ امہِ سۭتۍ چھِ اِنسان روزان پَتہٕ مطلب کیٚنٛہہ تہِ ہیٚکہِ لایفہِ منٛز اَصٕل پٲٹھۍ کٔرِتھ ییٚلہِ سُہ وٕچھِ یِم چیٖز گۄڈٕ آرام سان تہٕ یِم چیٖز چھِ مےٚ باسان پانَس منٛزٕ یعنی کہِ یِم چھِ مےٚ ویٖکنٮ۪س چھِ باسان پانَس منٛز